ہیٚلو ہیٚلو اسلام علیکُم ؤنِو حظ اَدٕ کینٛہہ نہ حظ چھُ نہٕ کینٛہہ نہ حظ چھُ نہٕ یہِ ؤنِو حظ ییٚتہِ چھُ اوپو چھُ ریٚڈمی چھُ سیمسَنٛگ چھُ پرایس چھُ گَژھان ٲٹھۍ ساس ٲٹھ ساس یُکُن یُکُن اچھا اد سہ